سانہِ کٔشیٖر منٛز چھِ واریاہ سقافٔتی رِواج اگر بہٕ کتھ کرٕ کھیٚنہٕ چینٕچ یتھ منٛز کٲشُر وازوان چھُ یِوان یُس أسۍ ہر کُنہِ موقس پؠٹھ بناوان چھِ زیادٕ تر چھُ یہِ خانٛدرن پؠٹھ رننہٕ یِوان یتھ أسۍ سال چھِ وَنان یُس وازٕ چھُ تیار کران اَتھ وازوانَس منٛز چھُ رِستہٕ کَباب گۄشتاب یکھٕنۍ میتھہِ ژیٹِنۍ بناونہٕ یِوان یہِ وازوان بنٲیتھ چھِ أسۍ پنٕنؠن رِشتہٕ دارن محلہٕ والؠن تہٕ پنٕنۍ گرٕکۍ بٲژ یہِ کھیٚوان پھیٚرن چھُ سون رِوٲجی پلو یُس أسۍ سردی تہٕ شیٖنَس منٛز لاگان چھِ یہِ چھُ سٲری زنان تہٕ مَرٕد لاگان زنان چھِ تِلہٕ دار پھیٚرن لاگان تہٕ مہنی چھِ عام پھیٚرن لاگان اگر أسۍ ڈانسٕچ کتھ کرو کٔشیٖرِ منٛز چھُ روٚف ہیٚکٕٹۍ بانڈٕ پٲتھر زیادٕ پَہنۍ عام رۄپھ چھِ گامہٕ چہِ زَنان رٔلِتھ مِلِتھ کران تہٕ بانڈٕ پٲتھر چھُ اکھ مرٕد ڈانٕس گرٕ پتہٕ گرٕ کران ڈانٕس کٔرِتھ چھُ سُہ پَتہٕ دانہِ یا توٚمُل سوٚمراوان یا چھُ پونٛسہٕ رَٹان